یہِ چھُ بَنیومُت آز کَل ٹرینڈ اَگر أسۍ وٕچھو یَتھ زَمانَس منٛز سکوٗل پَتہٕ شامَس ضروٗری پریویٹ ٹوٗشن اکھ حالانکہِ ضوٚرتھ تہِ چھنہٕ میٲنہِ حِسابہٕ باسان مےٚ امہِ چیٖزٕچ کیٚنہہ تہٕ اَلبتہ پیرنٹسن چھُ باسان کہِ سکوٗل چھُنہٕ سُہ پروپر سُہ ایجوٗکیشن مِلان تِمن چھُنہٕ سُہ تَمہِ لیولہِ ہُند سُہ ایٹیشن مِلان کِہیٖنۍ یُس یِمن واتُن گوٚژھ سُہ ایٹینشن چھُنہٕ تِمن مِلان پَتہٕ پریویٹ ٹوٗشنَس منٛز حالانکہِ سُہ چھُنہٕ کِہِس میٲنِس حِسابَس منٛز چھُنہٕ سُہ کیٚنہہ اَگرٕے اکھ سٹوٗڈَنٹ ایٹینٹِو آسہِ واریاہ زیادٕ سُہ ہٮ۪کہِ سکوٗل تہِ سُے نالیج یا اٮ۪جوٗکیشن گریب کٔرِتھ یِتھ کٔنۍ یِتھ کٔنۍ سۄ أکِس پریویٹ ٹوٗشنَس منٛز کرِ تہٕ اَلبتہ آز کَل چھُنہٕ یہِ سَب چیٖز چلان کِہیٖنۍ سکوٗل پَتہٕ ضروٗری شامَس پریویٹ ٹوٗشَن لگاوُن چھُ یہِ چھُ بَنیومُت اکھ لیٹیسٹ ٹرینڈ اکھ یا أسۍ وٕچھو کوچِنگ سینٹٲرٕس چھِ آز کَل یِم چھِ واریاہ زیادٕ چلان وٕنکیٚن ریٖزَن چھُ یی کہِ یِمن چھُنہٕ باسان کیٚنہہ کہِ سکوٗلَس منٛز چھُ یِمن سُہ تَمہِ لیولہِ ہِنز سۄ گایڈیٚنٕس گژھان یا مطلب تَمہِ لیولٕکۍ تِم ٹیٖچر چھِ وٕنکیٚن ایویلیبٕل سکوٗلن منٛز حالانکہِ یہِ چھُنہٕ کیس کینہہ سکوٗل وٲلۍ تہِ چھِ یِمن واریاہ زیادٕ فی رَٹان وٕنکیٚن پریویت سکوٗلن ہنز اَگر أسۍ کَتھ کرو یَتھ کٔشیٖرِ منٛز تِم تِم سکوٗل چھِ ییٚتہِ یِمن زَن ہاے سٹینڈاڈ چھُ یِمن زَن واریاہ زیادٕ ہاے ایماوُنٹ آف فیٖس چھُ ہیٚفٹی ایماوُنٹ چھِ رَٹان تِم فیٖس تَمہِ باؤجوٗد تہٕ پَتہٕ سکوٗل تہِ چھِ تِم گژھان پَتہٕ شامَس چھِ تِم بیاکھ اکھ سُہ ٹرینڈ بَنومُت کہِ شامَس چھُ گژھُن ضروٗری پریویٹ ٹوٗشَن تہِ تہٕ تِمن تہِ دِمہٕ ہا پتہٕ پونسہٕ تِمن پٮ۪ٹھ تہِ خرچاون واریاہ زیادٕ پونسہٕ بیٚیہِ چھُ اکھ میانہِ حِسابہٕ چھُ غلط ٹرینڈ اکھ یہِ یہِ گوٚھ نہٕ یِتھ کٔنۍ گژھِ نہٕ آسُن کیٚنہہ تہٕ اَلبتہ وۄنۍ چھِ پیرینٹسن پَنٕنۍ مَرضی یِمن چیٖزَن منٛز ہٮ۪کو نہٕ زیادٕ أسۍ یہِ پَنٕنۍ پَنٕنۍ اکھ اِنڈِوِجول اوٚپِنین آسان ییٚمِس یہِ کَرُن چھُ لایفہِ منٛز سُہ چھُ تی کران اَلٹِمیٹلی تہٕ اَلبتہ بہٕ وَنہٕ گورمینٹ سکوٗلزَن منٛز چھُنہٕ تیوٗتاہ تَمہِ لیولہِ ہُند چھُنہٕ تتہِ ایجوٗکیشن واتان یِمن سٹوٗڈَنٹن کیٚنہہ کَمپیٲڑ ٹُو پریویٹ سکوٗلٕز کیازِ کہِ تتہِ چھِنہٕ خاص ٹیٖچر تہِ آسان ایویلیبٕل کِہیٖنۍ یا تِم چھِ آسان تِمو رٔٹۍ مٕتۍ تِتھ تَتھ بیسٕز پٮ۪ٹھ کہِ تِم چھِنہٕ تیوٗتاہ ایٹینشن چھِنہٕ تِم دِوان سٹوٗڈنٹَن کیٚنہہ کَمپِیٲڑ ٹُو پریویٹ سکوٗل پریویٹ سکوٗلن منٛز چھِ تِمن گژھان البتہ اکھ سُہ سِٹینڈاڈ سان تِمن سٹوٗڈنٹن تہِ مینٹین کرُن ٹیٖچٲرزن تہِ تِمن چھُ آسان سُہ اکھ ٹارگیٚٹ اکھ ایچیٖو کَرُن ٹیٖچٲرزن سُہ کولٹی وَنہٕ بہٕ تَتھ کولٹی چھِ تِمن کولٹی ایشورَنس چھِ تِمن بَڑٕ گژھان کہِ یم چھا پَرناوان اَصٕل پٲٹھۍ سٹوٗڈںڈ کِنہٕ البتہ سُہ سِسٹم چھُنہٕ ؤنہِ گورمینٹ سکوٗلن منٛز آمُت کیٚنہہ سُہ گژھِ گورمینٹ سکوٗلن منٛز تہِ یُن